ہیٚلو اَسَلام علیکُم آ یہِ چھِا ریٖشی بیٚکری کیک چھَا ایٚویلیبُل تہٕ تُہۍ ؤنِو تۄہہِ نِش کُس کُس چھُ ایٚویلیبُل ڈرٛے فرٛوٗٹ ڈرٛے فرٛوٗٹ کیکس کیٛاہ پرٛایِز پرٛایِز کیٛاہ اَتھ اَچھا أسۍ ہٮ۪کو پنٕنہِ ٹایپُک کیک بَنٲوِتھ مطلب اَسہِ چھِ بَناوُن مِکِسچَر مِکِسچَر سارِنٕے ہُنٛد یہِ چھُ بٔرتھ ڈے یَس خٲطرٕ

اَچھا تُہۍ ہٮ۪کو کٔرِتھ دۅن کلرن ہُنٛد مِکِسچَر توتہِ اَتھ کٔژ فُلور اَتھ کٔژ فُلور کھَسَن زٕ چھِ زٕ کھَسنَس زٕ اَچھا کُکیٖز کُس کُس ٹایپ چھُ آ یِم ٲس اَسہِ آ ضروٗرت یِم ٲسۍ ختٕم گٔمٕژ آ گَرِ چھِ ضروٗرت چاکلیٹ کُکیٖزَن کیٛاہ چھُ پرٛایِز کے جی کے جی

اَچھا آ بیٚیہِ تۄہہِ نِش چھا سُویٖٹس آ آ برفی کاجو برفی دِیِو تُہۍ آ کے جی تَتھ کٲژاہ پرٛایِس کے جی آ وُنہِ تھٲوِو تُہۍ اَکھ کیک تُہۍ تھٲوِو چاکلیٹ تہٕ مٮ۪نٛگو کیک آ چاکلیٹ الگ مٮ۪نٛگو الگ بیٚیہِ تھٲوِو تُہۍ چاکلیٹ کُکیٖز کے جی بیٚیہِ تھٲوِو کاجو کٹلی ہاف کے جی آ بیٚیہِ

ہوم ڈِلِؤری چھا گژھان آ گِراج گانٛدَربَل پانہٕ پانہٕ تہِ چھِنا ہٮ۪کان گرے نِتھ

وۅنۍ وَن ناین وَن ٹوٗ زیٖرو وَن تُہۍ وٲتِو بِلالِیا مَسجِد ہیوٚر آ

چاکلیٹ کیک اوس مٮ۪نٛگو کیک اوس چا چاکلیٹ کُکیٖز ٲس بیٚیہِ ٲس کاجو کَٹلی کاجوکٹلی اَدٕ سا بِہِو اَدٕ سا تُہۍ ییٚلہِ یوٚر یِیِو ییٚتِی کَرو پےٚ آ آ کیش آن ڈیٚلِؤری زِیان احمد ریٖشی